آ تُہۍ چھُو سِٹوکَن پیٖنَٹ بَٹر چھا ایلپاینوچ سُہ اوس اَسہِ وٕچھِنۍ بیٚیہِ اوس اَسہِ وٕچھِنۍ یہِ حَظ دارا تیٖل اوس تۄہہِ یِوان سُہ کین یِوان سُہ اَکھ خبر کہِ کٔژ پانٛژھ کِلوٗ اوس آسہِ کُنہِ دَہ کِلوٗ اوس یِوان سُہ تِم سُہ اوس وٕچھُن حَظ بیٚیہِ ٲسۍ اَسہِ سۄ چاے اَکھ حظ ٲس تۄہہِ یِوان سۄ لِپٹَن چاے یِم چھا تۄہہِ ایویلیبٕل وٕنۍکٮ۪س اَتہِ نان سُہ چھُ سُہ چھُ آسان سُہ چھُ خبر پا اَسہِ چھِ بہٕ چھ حظ تیٖل چھُ اَسہِ چھُ بیسِکٔلی اَسہِ خاندَر تہٕ اَسہِ چھُ تیٚلہِ حَظ کانٹِٹی منٛز یہِ سامان ضوٚرَتھ داراہ تیٖل چھِ اَسہِ ضوٚرَتھ بیٚیہِ چھِ اَسہِ کیٛاہ چھِ اَتھ وَنان مَرژٕوانٛگَن لیٚدٕر و یٚدٕر وغیرہ چھِ اَسہِ ضوٚرَتھ یُس لَگان چھُ سامان مصالہٕ بیٚیہِ چھِ اَسہِ ضوٚرَتھ کیٛاہ چھِ اَتھ وَنان واریاہ آیٹم چھِ آ آ آ آ آ تی چھُ تی چھُ ضوٚرَتھ حَظ تہٕ مےٚ ؤنۍتو وۄنۍ یہِ چھو تُہۍ کر ہوٚم ڈِلِؤری ایویلیبٕل آ سُہ چھُنہٕ مَسلہٕ نظر دِتھ ہٮ۪کو أسۍ یِتھ مگر بہٕ چھُس وَنان پَتہٕ ہیٚکیٛاہ سُہ تَمہِ ٹایمہٕ ڈیٚلِوَر گٔژھِتھ ہوم ڈیِٚلوری یُس وَنان یُس حَظ بَلکَس منٛز آسہِ سامُن سُہ ہیٚکیا ڈیٚلِور گٔہ آ لگ بگ مٲنِو تُہۍ لوڈ کَریرٕے لگہِ تَتھ بہٕ وٕچھِ تہِ ٹایِم تہٕ مگر وۄنۍ چھُ نَہ گۄڈَے وُچھُن بہٕ دِمہٕ نظر بیٚیہِ چھِ یہِ پیٖنٹ بَٹر تہِ ٲس نِنۍ ضوٚرتھ سُہ نِمہٕ بہٕ تیٚلہِ تَمی وِزِ چلو وۄنۍ وٕچھِ نَہ بہٕ تَمی وِز وٕچھ بہٕ وۄنۍ تَمی وزِ اور تہٕ بہٕ وٕچھِ مگر مےٚ ؤنۍزِ نَہ تیٚلہِ چھُ نہ مےٚ یا اگرَے تُہۍ کٔرِو کٲم اکھ تُہۍ وٕچھِو کیٛاہ چھِ اَتھ وَنان بہٕ دِمو تۄہہِ لِسٹ اَکھ بہٕ کَرو تۄہہِ لِسٹ اَکھ حَظ سٮ۪نٛڈ چلو ٹھیٖک چھُ ٹھیٖک